ہیٚلو اسلام علیکُم تُہۍ چھُو حظ تَسلیما جی آ ٹھیٖک پٲٹھۍ چھُو حظ اَہَن حظ اَصٕل پٲٹھۍ حظ ٹھیٖک پٲٹھۍ حظ شُکُر خۄدایَس آ مےٚ حظ اوس بَچَس ٹیٛوٗشَن کَرناوُن سۄ چھِ فٔسٹَس پَران مےٚ حظ بوٗز تُہۍ چھُو یِتھٕ پٲٹھۍ ٹیٛوٗشَن کَرناوان بَچَن مےٚ بوٗز تُہُنٛد ایڈرَس تہٕ تُہُنٛد ناو پَتہٕ ہیوٚت مےٚ تِمَن فون نمبر تہٕ مےٚ دوٚپ بہٕ کَرٕ تۄہہِ سۭتۍ کَتھ مےٚ دوٚپ تۄہہِ اگر کیٚنٛہہ فرٛی ٹایم آسوٕ بہٕ سوزٕہان پَنُن بَچہِ پانٛژِ بَجہِ پٮ۪ٹھ ہا پانٛژِ بَجہِ پیٚٹھ سَتَن تانۍ امہِ علاوٕ تَمہِ برٛونٛٹھ تَمہِ صُبحُک ٹایِم ما چھُ اَچھا ٹھیٖک اَچھا ٹھیٖک تُہۍ کیٛاہ حظ کیٛاہ حظ چھِو پرٕناوان سَبجَکٹہٕ اَہن حظ سُہ چھُ فسٹَسٕے اگر تُہۍ سٲری تہِ ہیٚکِو تٔمِس پَرنٲوِتھ سُہ گوٚیو زیادَے اَصٕل وۅنۍ گوٚو میتھ تہٕ ساینَس حظ اوس تھوڑا زیادَے پَہم اگر یہِ کوٚتتھَس حظ چھُ اَسہِ مطلب واتُن اَچھا

اَچھا اَچھا ٹھیٖک اَچھا اَچھا ٹھیٖک اَہَن حظ آ ٹھیٖک چھُ ٹھیٖک چھُ أسۍ کَر پٮ۪ٹھ حظ یِمو أسۍ کَر پٮ۪ٹھ حظ یِمو لاگو یُن اَچھا یہِ کوٗتاہ چھُو ہٮ۪وان تُہۍ فی کوٗتاہ چھُو ہٮ۪وان تۄہہِ رٮ۪تس یا أکِس سَبجَکٹَس کوٗتاہ چھُو ہٮ۪وان تُہۍ اَچھا فٔسٹٕکِس بَچَس چھُو تُہۍ ہٮ۪وان رٮ۪تَس اگر پَرنٲوِو تٔمِس چھِ ہٮ۪وان ترٛےٚ ساس رۄپیہِ فٔسٹٕکِس بَچَس اَچھا اَچھا ٹھیٖک چھُ ٹھیٖک چھُ اَہَن حظ آ ٹھیٖک چھُ چلو أسۍ حظ یہِ پگاہ وُچھو أسۍ اِنشاء اللہ ٹھیٖک حظ چھُ اَہَن حظ ٹھیٖک چھُ ٹھیٖک ساریٚے کِتابہٕ اہَن تُہۍ بَنٲوِو سُہ ساریٚے کِتابَن چھِ اَچھا ٹھیٖک ٹھیٖک چھُ ٹھیٖک ٹھیٖک حظ چھُ شُکریہ شُکریہ اَسَلامُ علیکُم اَسلامُ علیکُم